ہیٚلو وعلیکُم اسلام کم حظ چھِو الحمدُاللہ ٹھیٖک حظ شُکُر رۄبس کُن کم چھِو جِناب آ بِلکُل بِلکُل اچھا اچھا سَپوٹس لیڈیٖز بوٗٹ آ میلن میلن کٔژ چھِو ضوٚرتھ

اچھا شےٚ میلہِ سَتھ تہِ میلہِ شےٚ میلہِ لۄکُٹ سایِز چھُنہٕ کیٚنٛہہ بوڑ سایِز چھُ سورُے بنان آ بچن خٲطرٕ چھُ تہٕ کتھ منٚز چھُ ضوٚرتھ کَتھ منٚز چھُ تِمن آ آ بِلکُل بِلکُل بَنَن بَنَن کِہنۍ چُھنہٕ ٹھیٖک تِم تہِ میلَن آ ڈِسکاونٛٹ چھِ أس دِوان ڈِسکاونٛٹ چھِ أسۍ دِوان پٕنٛدہ پٔرسنٛٹ جنٛرل ڈِسکاونٛٹ یُس أسۍ سارنی چھِ دِوان بِلکُل مےٚ پیو یاد تَوے وۄن نا مے مےٚ دوٛپ جنٛرلس منٛز چھِ أس دِوان پَنٛداہ پٔرسنٹ تۄہہِ دِمو وُہ پٔرسنٹ بیٚیہِ کیاہ ہیٚکو کٔرتھ تُہۍ چھُو پَنٕنۍ خاص کسٹَمر اگر تۄہہِ سٲنۍ رِسیٚپٹ زٕ أنو سۭتۍ تۄہہِ ہسا ہیٚکو أسۍ اتھ دِتھ ترٕٛہ پٕنٛژہ پٔرسنٹ مگر تمہِ خٲطرٕ چھِ زٕ رِسیٚپٹ گَژھن سٲنۍ آسٕنۍ تِم گَژھن مگر الگ ڈیٹن ہِنٛد آسٕنۍ ٹھیٖک چھا مطلب اَسہِ گَژھہ باسُن زِ نا تۄہہِ چھَو شاپِنٛگ ییٚتنس کٔرمٕژ سانہِ شاپ پٮ۪ٹھ اگر تۄہہِ سانہِ دُکانہٕ پٮ۪ٹھ ٲسو نِمٕتۍ کِہنۍ چھُنہٕ پنٕنٮ۪ن پنٕنٮ۪ن یِم پَنٕنۍ آسن تِہنٛد خٲطرٕ گوٚو ہمیشہٕ آلویز ویٚلکَم کِہٕنۍ چھَ کِہٕنۍ چھِنہٕ فِکر کِہٕنۍ چھَنہٕ فِکِر ییٚمہِ ساتہٕ کَر یِیِو تُہۍ ییٚمہِ ساتہٕ تُہۍ یِیِو چلوکیٛنہٚہ چھُنہ تُہۍ تھٲیزیٚو میٚسیج منٚز کٔرِتھ تۄہہِ کیٛاہ چھُو ضوٚرتھ کوتاہ سایِزچھُو ضوٚرتھ یِم تھاوو أسۍ تمہِ ساتہٕ ایٚک کُنہ پٮ۪ٹھ کٔرِتھ ایٚرینٛج تہٕ ٹھیٖک چھا تۄہہِ پیٚیِونہٕ زیادٕ پرٛارُن تہِ ییٚتہِ کیٚنٛہہ بِلکُل آسو ییٚتی بہٕ ٹھیٖک حظ چھُ چلو تُلِو تُلِو